سٲنِس گامَس منٛز چھِ واریاہ مَذہبی تقریٖبات یِوان کَرنہٕ یِتھ کٔنۍ زِ نٮ۪ماز چھِ یِوان پَرنہٕ یِتھ کٔنۍ زِ اجتماع چھِ یِوان کَرنہٕ مُسلمان چھِ زیادٕ تَر نٮ۪ماز پَران تہٕ بیٚیہِ چھِ آسان اجتماع تہٕ جُمعہ دۄہ چھِ خُطبہٕ دِوان تہٕ اَتھ منٛز چھِ مولوی صٲب وَنان کیٛاہ کیٛاہ چھِ کَرُن اَسہِ کِتھ کَنٮ۪تھ چھِ یَتھ دُنیاہَس منٛز روزُن اِتھٕے کٔنۍ چھِ ییٚتہِ واریاہ مطلب بیٚیہِ چھِ مُسلمان حج تہِ کَران